مےٚ بَنٲو اکہِ دۄہ تَصویر اَکھ أکِس کھلٲڈۍ سٕنٛز ییٚمس زَن ناو چھُ وِراٹھ کوہلی تہٕ مےٚ بَنو ڈِٹو تٔمۍ سٕنٛز تَصویر تہٕ ییٚلہِ مےٚ سُہ مینۍ پیرَنٹسو وُچھ مینۍ مٲل وچھ سۄ تہٕ سُہ گوٚو وارِیاہ زیادٕ خۄش تہٕ تہٕ ییٚلہِ میانیٚو فرِنڈزو وُچھ یہِ مِینۍ دوستَن وُچھ تہٕ سُہ گوٚو وارِیاہ زیادٕ حٲران تٔمِس بِیوٹھٕے نہٕ زِ یہِ ہسا یہِ چھِ مےٚ بَنٲومٕژ تِکیازِ سۄ ٲس وارِیاہ زیادٕ وارِیاہ زیادٕ ڈِٹو بَرابَر وِراٹھ کوہلیِن تَصویر تہِ بیٚیہِ دوٚپ مےٚ پَتہ مألۍ دوٚپُن ژےٚ چھُے وارِیاہ زیادٕ ٹیلَنٹ اَگَر ژٕ یہے یمنٕے یہِ ہسا یہِ سِٹِزَن پؠٹھ کٲم زیادٕ کَرکھ تہٕ ژٕ ہیٚکَکھ اَتھ منٛز وارِیاہ زیادٕ برونٛٹھ پٔکِتھ